سوال چھُ کہِ کیٛاہ سا تۄہہِ چھُو باسان کہِ یِم ہسا پٔرۍمِتۍ لیکھمٕتۍ چھِ آسان تِم چھِ آسان وٮ۪ل مٮ۪نٲڈ تِمَن چھِ آسان وۄتھنُک بیٚہنُک طور طریٖقہٕ آسان کَتھِ باتھِ ہُنٛد آ تہٕ اَتھ دِمہٕ بہٕ جواب ضٔروٗر واریاہ اَصٕل سوال چھُ یہِ گۄڈٕنٮ۪تھٕے وَنو بہٕ تۄہہِ اَکھ کَتھ پَرُن لیکھُن چھُ واریاہ اَہم یوٗتاہ اَہم چھُ یہِ کہِ مطلب اَگر تۄہہِ خَبر کۄس مٔزوٗرۍ پیٚیَو کَرٕنۍ تۄہہِ پیٚیَو سٕژنہِ مٔزوٗرۍ کَرٕنۍ تۄہہِ پیٚیَو چھِنَہ وَنان یہِ لَگ بَگ مَکان مٔزوٗرۍ کَرٕنۍ کیٚنٛہہ تہِ پیٚیِو کَرٕنۍ مگر پَنٕنۍ یِم شُرۍ پَرنٲیوُکھ لٮ۪کھنٲیوُکھ پَرُن لٮ۪کھُن چھُ تیوٗتاہ اَہم اَمہِ سۭتۍ چھُ گَرُک گَرَس منٛز رونق یِوان مےٚ چھُ باسان کہِ پنٛنہِ حسابہٕ اَگر کانٛہہ پوٚرمُت لیوٚکھمُت چھُ آسان سُہ ہیٚکہِ سَماج بَدلِتھ سُہ ہیٚکہِ گۄڈٕنٮ۪تھ پَنُن گَرٕ بَدلِتھ سُہ ہیٚکہِ اَگر ہسا مطلب اَن پَڑس منٛز چھُ آسان أمۍ چھُنہٕ آسان بِچٲرۍ زیادٕ مطلب زِندگی ہِنٛدۍ یِم پٔرۍمٕتۍ کیٚنٛہہ کہِ أمِس چھَنہٕ پَے آسان کیٚنٛہہ پوٗرٕ تہٕ یہِ چھُ ہٮ۪کان جَہالتَس منٛز گٔژھِتھ مگر یُس پوٚرمُت لیوٚکھمُت چھُ آسان أمِس چھُ آسان اَکھ ذہیٖن ذہن آسان وۄنۍ گوٚو اَکھ پٔرۍمٕتِس لیٚکھمٕتِس منٛز تہِ چھےٚ فَرق کیٚنٛہہ چھِ یِتھ پٔرۍمٕتۍ لیٚکھمٕتۍ آسان تِمَن وَنان چھِ أسۍ پَڑھے لِکھے اَن پَڑھ یِمَن أسۍ وَنو مگر پوٚرمُت لیوٚکھمُت آسان مگر طور طریٖقہٕ نہٕ آسان کیٚنٛہہ تِمو چھُنہٕ آسان صحیح معنی یَن منٛز پوٚرمُت کیٚنٛہہ یہِ چھُنہٕ ضٔروٗری کہِ طور طریٖقہٕ آسہِ پٔرۍمِتۍ لیٚکھمٕتِس نِش تہِ کیٚنٛہہ آسوَن تۄہہِ اَن پَڑھ یِتھ وٕچھۍمٕتۍ یِمَن زَنہٕ پٔرۍمِتۍ لیٚکھمِتۍ کھۄتہٕ زیادٕ طور طریٖقہٕ چھُ یِمَن زَنہٕ زیادٕ مطلب اخلاق چھِ تَمیُک وَجہ کیٚاہ چھُ گۄڈٕنٮ۪تھ یُتھُے أسۍ گَرَس منٛز کانٛہہ بَچہٕ زاو أمِس دِیِو سا یہِ تعٲلیٖم گَرسٕے منٛز یہِ تعٲلیٖم کُس دِی أمِس تعٲلیٖم چھےٚ واتان ماجہِ ہِنٛدۍ پٮ۪ٹھٕ گۄڈٕنٮ۪تھٕے پَرنٲیوُکھ کورِ یِمَن دِیِو زیادٕ اٮ۪جُکیشَن لٔڑکَن تہِ چھِ دِنۍ مگر أسۍ چھِ وقتَس وَنان کہِ چلو کورِ کیٛاہ چھِ کَرُن پٔرِتھ لیٚکھِتھ أمِس چھُ ٲخٕر دانَس پٮ۪وُن تِژھ کَتھ چھَنہٕ کیٚنٛہہ ییٚلہِ یہِ کوٗر پٔرمٕژ لیٚچھمٕژ چھِ آسان یۄس بٕتھِم تُہٕنٛز جَنریشَن یعنی کہِ یِم بٕتھِم بَچہٕ چھِ بَنان یِم تہِ چھِ پَتہٕ تِتھی بَنان تَمی حسابہٕ بَنان وۄنۍ ؤنِو تُہۍ اَتھ کیٛاہ فرق چھےٚ وٕچھِو سا اَگر ہسا موج آسہِ پٔرمٕژ لیٚچھمٕژ یہِ دِی گۄڈٕنٮ۪تھٕے أمِس بَچَس طور طریٖقہٕ دَپٮ۪س پَرنَس لیکھنَس منٛز چھِ ہیٚچھناوان ژےٚ نَہ سا چھُے نہٕ ژھۄٹھ پَتھر تھاوُن وۄنۍ چھُ کٲنٛسہِ آسان اَن پَڑس تہِ تِژھ عقل سُہ چھُ اَکھ اَلگ اَکھ یہِ آسان مگر زیادٕ تَر چھُ لَبنہٕ آمُت پَرنہٕ لیکھنہٕ سۭتی چھِ اِنسانَس ذہنٕکۍ دٔریٖچہٕ کھُلان تہٕ یُتھُے وۄنۍ زَن یہِ موج چھَس لۄکٹِس بَچَس آسان گۄڈٕنٮ۪تھٕے وَنٮ۪س یہِ ژےٚ کِتھ چھُے یہِ تھایہِ أمِس صاف سُتھرٕ گۄڈٕنٮ۪تھٕے کیٛازکہِ صفٲیی چھُ نٮ۪صٕف ایٖمان تہٕ بیٚیہِ چھُ پَڑھاے منٛز تہِ یہِ یِوان کہِ صفٲیی تھٲیِو سا ٹھیٖک چھےٚ تہٕ تھاوِ أمِس یہِ صاف سُتھرٕ پانَس تہِ تھاوِ تھا صاف سُتھرٕ یُتھُے یہِ بَچہٕ وٕچھِ یہِ موج ہَہ چھےٚ گَرِس تہِ تھاوان صاف سُتھرٕ پانَس تہِ تھاوان یہِ تہِ ہیٚچھِ تی وۄنۍ وَتھِ یہِ صُبحٲے یہِ بَچہٕ یہِ دِی یہِ موج یۄس پٔرمٕژ لیٚچھمٕژ کیٛازکہِ أمۍ چھُ پوٚرمُت آسان کہِ برٛٮ۪ش ہسا چھُو تۄہہِ کَرُن دَنٛدَن صُبحَس ضٔروٗری یہِ وَتھِ یہِ کَرناے أمِس بَچَس تہِ برٛٮ۪ش گوٚو أمِس یہِ بَنہِ مینٲڈ اِنسان یہِ بَنہِ أمِس منٛز یی اَکھ طور طریٖقہٕ تَمۍ پَتہٕ وَنٮ۪س سرٛان چھُے ژےٚ کَرُ ن ژےٚ چھُے صاف سِفاق روزُن اَمہِ پَتہٕ یہِ چھُ اَکھ مین مین اَکھ چیٖز تَمۍ پَتہٕ یُس أمِس یہِ تعٲلیٖم دِی کہِ ژےٚ کِتھ کَنۍ چھُے بَڑٮ۪ن سۭتۍ کَتھ کَرٕنۍ لۄکٹٮ۪ن سۭتۍ کَتھ چھے ژےٚ گۄڈٕ بوزٕنۍ تَمۍ پَتہٕ چھُے ژےٚ تَتھ مطلب جواب دیُن اَگر ہسا کانٛہہ کَتھ کٲنٛسہِ بُرٕ لَگہِ یہِ مَہ کَر ژٕ اَگر ہسا کُنۍ جایہِ ژھوٚٹھ چھُ یہِ ژھٕن ژٕ ڈَسٹ بیٖنَس منٛز یہِ موج اَکھ یۄس پٔرمٕژ چھِ آسان یہِ چھےٚ بَچَس یِمَے یِمَے طور طریٖقہٕ دِوان یہِ چھےٚ أمِس دُعا ہیٚچھناوان یہِ چھِ أمِس نٮ۪ماز ہیٚچھناوان یہِ چھِ أمِس قران ہیٚچھناوان قران شریٖف ہیٚچھناوان اَمۍ پَتہٕ چھِ أمِس یہِ یۄس یہِ چھُنہٕ ضٔروٗری یہِ مُسلمان ٲسۍتَن ہیوٚنٛد یہِ ہیٚچھنایہِ أمِس پنٛنہِ پنٛنہِ طریٖقہٕ تَمۍ پَتہٕ ہیٚچھناوٮ۪س زِٹھِس کِتھ کَنۍ کَرَکھ کَتھ لۄکٹٮ۪ن سۭتۍ کِتھ کَنۍ کَرَکھ کَتھ ژٕ کِتھ کَنۍ اگر ہسا سکوٗلَس منٛز اٮ۪کزام چھُے ژٕ کیٛاہ پَرَکھ یہِ کَرِ أمِس اَتھ منٛز تہِ مَدَت گوٚو گۄڈٕنٮ۪تھ یُتھُے یہِ کوٗر گۄڈٕنٮ۪تھ یہِ تۄہہِ پَرنٲوٕن اَمۍ پَتہٕ چھےٚ یہِ موج بَنان یہِ چھےٚ پَتہٕ پوٗرٕ خانٛدانَس خٲطرٕ اَکھ یہِ رحمَت آسان کیٛازکہِ یِہوٚے چھےٚ پَتہٕ أمۍ سِنٛدی تھرٛوٗ چھِ پَتہٕ یِم بَچہِٕ وَچہٕ زَن یِم چھِ پھانٛپلان یہِ چھِ یِم چھِ أمۍسی نِش ہیٚچھان گوٚو یِمَن تہِ لاریو طور طریٖقہٕ أمۍ سُنٛدٕے اَمۍ پَتہٕ چھُ یہِ بٕتھِ بٕتھِ پَکان تہٕ مطلب غرٕض چھُ میون یہِ وَنُن کہِ پَرُن چھُ واریاہ اَہم اَمۍ پَتہٕ چھُوَکھ تِم بَچہٕ پَرناوان وۄنۍ چھُنہٕ یہِ کہِ أڑۍ چھِ آسان پٔرۍمٕتۍ تِم چھِ پَتہٕ سَمجان کانٛہہ زَنہٕ اَن پَڑھ چھُ آسان دَپان یہِ چھُ اَن پَڑھ أمِس کیٛاہ پَتہ چھےٚ تہِ چھُنہٕ کَرُن کیٚنٛہہ اَن پَڑھس تہِ چھِ پنٛنہِ جایہِ آسان واریاہ پَتہ اَن پَڑھ چھُ آسان مگر تٔمۍ چھِ آسان ہیٚچھمُت طور طریٖقہٕ آسان ہیٚچھمُت سُہ دِوان پٔرۍمٕتِس پَتھ تہٕ غرض چھُ وۄنۍ یی وَنُن کہِ یُس پوٚرمُت لیوٚکھمُت آسہِ یہِ سَمجی نہٕ پنٛنِس پانَس بہٕ چھُس خبر کُس تہٕ بیٛاکھ چھُ شایَد میٛانہِ کھۄتہٕ کَم یہِ سَمجہِ بیٚیہِ کِس تہِ نَہ اگر بہٕ بیٚیہِ کِس کَرِ یہِ پنٛنہِ کھۄتہٕ زیادٕ عزت سُے گوٚو پوٚرمُت لیوٚکھمُت آسُن یُس بیٚیہِ کِس رٮ۪سپٮ۪کٹ کَرِ اَگر نہٕ أمِس کانٛہہ چیٖز پَے چھِ یہِ ہیچھناوِ أمِس یا اگر أمِس کُنہِ چیٖزُک بُرٕ لَگہِ یہِ وَنہِ أمِس تعٲلیٖم دِیَس ٹھیٖک چھےٚ اَگر أمِس بُرٕ لَگہِ یہِ کَرِ نہٕ سۄ چیٖز یہِ کَرِ نہٕ سۄ کَتھ ییٚمہِ سۭتۍ بیٚیہِ کِس بُرٕ لَگہِ بیٚیہِ اَگر أمِس کُنہِ وِزِ فرٛاڈ گژھِ سِکیم گژھِ یہِ ہیٚکہِ سُہ چیٖز سَمجِتھ یہِ ہیٚکہِ اَتھ منٛز چھِ لٮ۪س چانسٕز أمِس فرٛاڈ سِکیم گژھنَس ییٚلہِ أمۍ پوٚرمُت لیوٚکھمُت آسہِ أمِس تَرِ سَمٕج یہِ ہسا چھُ فرٛاڈ یہِ ہسا چھےٚ سِکیم یِتھَے کَنی چھُ واریاہ زِندگی چھےٚ واریاہ کرٛیٖٹھ آسان تہٕ پَرُن لیکھُن چھُ واریاہ اَہم